اَسلامُ علیکُم ورحمتُہ اللہ مےٚ حظ ٲسمو تُہۍ کترو بانن ہُنٛد آرڈر کوٚرمُت تُہۍ کیٛاہ زِ واتنٲوٕ نہٕ مےٚ یِم یِمہٕ اَدٕ حظ ٹھیٖک حظ ضروٗر حظ